اَسلامُ علیکُم تُہۍ چھِو حظ تُہۍ چھِو حظ شاہ ڈاکمیٚنٹیشَن سِٹور مےٚ حظ اوس نیٖٹ خٲطرٕ تھوڑا میٹیٖریَل وغیرہ ضروٗرت بہٕ چھَس نیٖٹ چھُ مےٚ کَرُن یہِ یِہُس چھُ مےٚ نیٖٹ دیُن مےٚ چھِ تَمہِ خٲطرٕ دِیُن نوٹ ضروٗرت مےٚ بوٗز تۄہہِ نِش چھِ بَنان سورُے میٹیٖریَل وغیرہ تہٕ اَوے تہٕ مےٚ چھِ وُنکٮ۪س تھوڑا کَنفیوٗجَن کُس روزِ بہتر تُہٕنٛدِ حِساب کیٛاہ چھُ صحیح کیٛاہ روزِ ٹھیٖک تُہۍ ؤنِو توتہِ بیٚیہِ کیٛاہ چھُو تۄہہِ نہَ مےٚ چھُ سورُے سورُے ضروٗرت مےٚ چھُ وُنہِ چھُنہٕ مےٚ کِہیٖنٛۍ مےٚ چھُنہٕ کِہیٖنٛۍ ڈاکیٛوٗمٮ۪نٛٹٕس وغیرہ یا نوٹٕس چھِنہٕ مےٚ وُنہِ کِہیٖنٛۍ تہٕ تَمہِ خٲطرٕ چھِ مےٚ ییٚتہِ کِہیٖنٛۍ تِنہٕ آ أسۍ چھِ روزان یہِ سریٖنگرَسٕے منٛز شالمٲر ٹھیٖک چھُ تہٕ یہِ چھُ ٹھیٖک چھُ تۄہہِ چھُو سارنٕے سارنٕے چپٹرن ہُنٛد سورُے میٹیٖریَل سورُے سَبجَکٹ مےٚ ٲس اَکہِ وٮ۪سہٕ نیٛوٗمُت پردیٖپ تٔمۍ ووٚن سُہ چھُ صحیح خٲطرٕ فِزیٖکٕس منٛز چھُ ایس کے مَنٛگَل یا پردیٖپ چھُ بَیالوجی خٲطرٕ کیٛاہ چھُ ڈِکشَس چھُ باسان ٹھیٖک چھُنا کیٛازِ یوٗتاہ جلدٕے ہیٚکہِ گٔژھِتھ تیٛوٗت جلدٕے یِتھ پگاہ چھِ آتھوار تُہۍ ٲسوٕ پگاہ یَلہٕ پگاہ چھِ آتھوار تُہۍ ٲسوا پَگاہ یَلے ٹھیٖک چھُ تیٚلہِ گوٚو ژٔنٛدٕروارِ دۄہ مگر کیٛاہ کٔژِ بجے یِمو کٔژِ بَجہٕ یِمہٕ بہٕ کانٛہہ ٹایِم ؤنۍتَو سُہ گٔژھ زیادٕ ژیر اَز چھِ وۅنۍ کوٚت تام چھِ پانٛژھ دۄہ سُہ گٔژھ زیادٕ ژیر نہَ ژٔنٛدر وار چھُنہٕ کِہیٖنٛۍ مُمکِن ٹھیٖک چھُ بہٕ کرہو تیٚلہِ پٍنٛژٕہمہِ فون اَچھا بِہِو